مےٚ باسان اگر کٲنٛسہِ ڈرایِنٛگ آسہِ ہیٚچھِنۍ تٔمِس پَزِ کٲنٛسہِ ٹیٖچرَس نِش باضٲبطہٕ کٲنٛسہِ ڈرٛایِنٛگ ٹیٖچرَس نِش گژھُن تہٕ بیٚیہِ زیادٕ زیادٕ محنت کَرٕنۍ تہٕ ڈرٛایِنٛگ کَرنٕچ بَناونٕچ کَرٕنۍ زیادٕ پَہَم کوٗشِش تہٕ ڈے بَے ڈے ڈے بَے ڈے گژھِ سُہ اِمپرٛوٗ پانَے